مےٚ ہسا ہیوٚت گۄڈٕنیُک چیٖز مِکسَر یُس مےٚ واریاہ زیادٕ پَسند آو بہٕ ہسا بہٕ ٲسٕس کران تَمہِ سۭتۍ اوٹ گٔہان تَمہِ مِکسر سۭتۍ مےٚ ہسا پیٚیہِ واریاہَن چیٖزَن ہسا لوٚگ مےٚ سُہ بَکار بیٚیہِ ہسا اوس بہٕ جوٗس تہِ تَمہِ منز بَناوان تہٕ مےٚ ہسا بَنے واریاہ واریاہ چیٖز ہسا کٔر مےٚ تَمہِ جوٗ مِکسر سۭتۍ بیٚیہِ ہسا واس مےٚ پٮ۪وان اوٹ گٔہُن خاص کر ہسا اوس مےٚ پٮ۪وان اوٹ گٔہُن نِیامہِ منٛز یَتھ مےٚ واریاہ ٹایم اوس لَگان تہٕ تَمہِ پَتہٕ اوس مےٚ گٲنٹہٕ گٲنٹہٕ زٕ زٕ گٲنٹہٕ ترے ترے گٲنٹہٕ ہسا ٲسۍ مےٚ تَتھ لَگان تَمہِ سۭتۍ اوٹ گٔہنَس تَمہِ پَتہٕ اوٚن مےٚ مِکسر یَتھ خٲلی زٕ اوٚڈ گَنٹہٕ چھُ لَگان اوٚڈ گَنٹہٕ تہِ چھُنہٕ لَگان کِہیٖنۍ خٲلی چھِ تَتھ پَنداہ مِنٹ لَگان اوٹ پیٖسان تہٕ بیٚیہِ چھَس بہٕ تَمہِ سۭتۍ واریاہ چیٖز تہِ بَناوان خاص کر چھَس بہٕ ژیٹِنۍ بَناوان تَمہِ سۭتۍ تہٕ بیٚیہِ ہسا چھس بہٕ جوٗس تَمہِ سۭتۍ کَڑان ایپٔل جوٗس ہسا چھَس بہٕ کَڑان مینگو چھَس بہٕ کَڑان تَمہِ سۭتۍ سُہ چھُ واریاہ زیادٕ مُفیٖد سانہِ خاص سُہ چھُ اَسہِ خٲطرٕ واریاہ زیادٕ یوٗز ہسا آو مےٚ واریاہ زیادٕ ہسا کوٚر مےٚ سُہ فٲیدٕ ہسا آو مےٚ سُہ تہٕ بہٕ چھَس یَژھان مےٚ سا آو واریاہ زیادٕ بہٕ چھَس کران شُکُر زِ مےٚ ہسا اوٚن یہِ گۄڈٕنیُک پروڈَکٹ یُس مےٚ اوٚن زِ یہِ مِکسر تہٕ مےٚ ہسا لوٚگ یہِ واریاہ زیادٕ بَکار